ٹھیٖک چھُو حظ وعلیکُم سَلام کیٛاہ حظ چھِو کَران اَہَن حظ أسۍ حظ ٲسۍ آمٕتۍ بیٚیہِ کیٛاہ حظ پرٛموشَن حظ ٲسۍ کَرٕنۍ پرَ کاغذ حظ بنایے مےٚ تِم تِمن حظ کرنایے مےٚ ساین اَہَن حظ تیٚلہِ گژھِ نہٕ حظ پرٛموشَن حظ گژھٕنۍ اَہَن حظ گَرِ چھِوا حظ بیٚیہِ سٲری ٹھیٖک اَہَن حظ سُہ حظ کَرے میٖٹِنگ نیٚچی چھِیہِ حظ ٹھیٖک نِچ کوٗر نِچ کوٗر چھیا حظ ٹھیٖک سُہ حظ کوٚرمےَ مےٚ ٹھیٖک سُہ حظ بوٚرمےَ مےٚ فارٕم مےٚ حظ اوس عرضہٕ رَژھا مےٚ حظ اوس عرضہٕ رَژھا اکھ مےٚ بَڑٲوِو حظ تھوڑا تَنخواہ بیٚیہِ حظ کٔرِو اہن حظ بیٚیہِ حظ کٔرِو پرٛموشَن اَہَن حظ بیٚیہِ چھُو حظ گَرِ سٲری ٹھیٖک بُڈٕ بوے اَہَن حظ تٔمِس حظ کوٚر نہٕ وۅںۍ کِہیٖنٛۍ سُہ حظ بَنایے مےٚ دَپُس مکانَس ترٛاوِو حظ سِلیپ مکانَس ترٛاوو حظ سلیپ تہٕ بوٚڈ بوے چھُے حظ ٹھیٖک اَہَن حظ تٔمِس حظ کَرو کیٚنٛہہ سُہ حظ اوس وۅتلیٚومُت اوترٕ اَہَن حظ ترٛاوس حظ مۅنٛڈٕ فَنٛڈ پگاہ اَہَن حظ پرٛموشَن تہِ حظ کَرے اَسہِ ضروٗری بیٚیہِ تَنخواہ تھوڑا بَڈاوُن بیٚیہِ چھُو حظ گَرِ سٲری ٹھیٖک

مےٚ حظ اوس تھوڑا آدھار کارڈَس حظ ناوٕے چینٛج کَرُن اَہَن حظ گَرِ حظ سٲری ٹھیٖک بیٚیہِ حظ اوس تھوڑا آدھار کارڈَس ناو کَرُن چینٛج بیٚیہِ حظ پاس بُکَس تھوڑا پرٛابلِم بیٚیہِ حظ ترٛٲوزِیٚو پگاہ دَہ ساس رۄپیہِ ایڈوانٕس اَدٕ کیٛاہ حظ گَرٕ چھِوا حظ تُہی سٲری ٹھیٖک پٔکِو حظ